اَٹھووُہ جوٗن کُنوُہ شَتھ ژۄداہ کاہ نَوَمبر زٕ ساس سَتھ ژۄداہ اَگست کُنوُہ شَتھ نَمنَمَتھ تُرٛواہ ڈیٚسَمبَر زٕ ساس زٕتوٚوُہ پانٛژھ اگست زٕ ساس کُنوُہ شٚے جُلائی زٕ ساس پانٛژ